السَلام علیکُم ٲں تُہۍ چھُو حظ ڈاکٹر صٲب آچھا ٹھیٖک مےٚ حظ چھِ کَلہٕ دود زَبردست مےٚ ؤنۍ تو اَتھ علاج کیٚنٛہہ نیرومالٕے کھیٚمہٕ حظ